أسۍ چھِ گرس منٛز واشنگ مشین ٹی وی کمپیوٹر آ انڈکشن استعمال کران واشنگ میشین چھِ اَسہِ زِ ساس تہٕ پانژس منٛز أنمژ ییٚلہِ تہِ کیاز پلو چھلٕنۍ آس واریاہ مشکل گژھان کمپوٹر چھُ مےٚ اوٚنمُت زٕ ساس دہس منٛز ییٚلہِ مےٚ بی ٹیٚک ڈگری لاج کرٕنۍ تہٕ مایکرٛو ویو تہٕ انڈکشن چھِ اسہِ حال حالے أنمٕژ وۄنۍ چھِ پیزا یا بدل سیُن چھِ آسان گرم کَرُن تمہِ خٲطرٕ اوٚن اَسہِ انڈکشن تہٕ مایکرٛو ویو